وعلیکُم السلام جی ہاں میڑم جی أسۍ چھِ اے ٹوٚ ذڑ ڈِپارٹمیٚنٹل سٹور مےٚ ؤنِو تُہۍ بہٕ کیاہ خدمت ہیٚکہو تۄہہِ کٔرِتھ

اہن سا میڑم سُہ ہسا چھِ گرٕ واتان باضٲبطہٕ تُہۍ دِیِو پنُن ایٚڈرَس پنُن فون نمبر تہٕ أسۍ سوزٕہون ڈیٚلؤری باے ژےٚ ہتھ یس میم اہن حظ کٔژ حظ اہن حظ مےٚ حظ توٚر سمجھ مگر ؤنِو حظ کٔژ رایِس کُکر چھو تۄہہِ ضرورت جی میم اۭں میڑم جی بہٕ ہسا چھُس لیٚکھان گۄڈٕنیٚتھ یہِ ؤنِو حظ تُہۍ رایِس کُکر اکھ تہٕ پیالہٕ سیٚٹ اۭں ؤنِو حظ تُہۍ برۄنٛٹھ کُن

آن سا آ مےٚ ہسا توٚر سمٕجھ تُہۍ ؤنِو سا تۄہہِ کیاہ کیاہ چھُو بیٚیہِ ضرورت بہٕ چھُس لیٚکھان تۄہہِ سوز ناوہو بہٕ أتھۍ ایٚڈرَسس پٮ۪ٹھٕے نہٕ سا اَتھ ہسا چھِ پیٚوان ڈیٚلِؤری باے اگر زیادٕ دوٗر آسان تیٚلہِ چھِ اتھ پیٚوان چارٕجِز برٕنۍ اگر نزدیٖکی آسہِ تیٚلہِ چھِ أسۍ سوزان پننٮ۪ن رِیگیولَر کشٹَمرن خٲطرٕ فری بیٚیہِ حظ چھِ گۄڈٕنیُک آرڈر تہِ آسان فری زٕ ترٛےٚ تمہِ پتہٕ چھِ أسۍ چارٕج لاگان نہ نہ نہ نہ وُنہِ چھو تۄہہِ گۄڈٕنکۍ آرڈر چھُو نہ تۄہہِ یہِ اتھ ہسا چھُنہٕ بَرُن گۄڈٕنِکیٚن آرڈرَن کیٚنٛہہ تُہۍ دِیِو مےٚ صرف پنُن ایٚڈرَس بیٚیہِ دِیِو تُہۍ فون نمبر اہن سا اَن ژٕ اہن سا مےٚ ہسا چھِ پاے اہن سا مےٚ چھُ ادٕ سا کیٚنٛہہ نہ سا چھُںہٕ ہے نسا یہِ دِیو تُہۍ ڈیٚلِؤری بایِس اتھۍ آ یہِ دِیو سا تٔمِسٕے اتھۍ تُہۍ شُکریہِ حظ سٲنِس دُکانَس پٮ۪ٹھ کال کرنہٕ خٲطرٕ وعلیکُم السلام